اسلام علیکُم سَر اَسہِ ٲسۍ نہ حظ آرڈَر کٔرمٕژ یہِ تُہِنٛز کیب کٔرمٕژ بُک تُہۍ نہ حظ چھِو نہٕ یہِ یِوٲنی تُہۍ ؤنۍ تَو سَر تۄہہِ کیاہ مَسلہٕ چُھو کیاہ پرابلِم چھِ أسۍ حظ چھِ دۄہَے یِہے پرابلِم وٕچھان یَتھ ایٚپلِکیشنہِ پیٹھ ییٚمہِ ساتہٕ تہِ اَسہِ آرڈَر کٔر یہِ ییٚمہِ ساتہٕ تہِ اَسہِ تُہٕنٛز یہِ کیب کٔر بُک تۄہہِ دِتوٕ اَسہِ کُنہِ تہِ ساتہٕ کانٛہہ آرڈَر تُہۍ چھِو نہٕ زٕہٕنۍ تہِ آسان ریٚڈی کُنہِ خٲطرٕ تۄہہِ چھِ ہَمیشہ یہِ پرابلِم ییٚمہِ ساتہٕ تہِ اَسہِ وٕچھ تہٕ تُہِنٛدِس مَنٛز وٕچھ اَسہِ ہَمیشہ یِہے پرابلِم اَتہِ کُنہِ ساتہٕ آسان ہُہ پریشٲنی کُنہِ ساتہٕ یہِ پریشٲنی کُنہ ساتہٕ چھُ آسان ڈرایوَر لیٹ کُنہِ ساتہٕ چھِ آسان تٔمِس لوکیشنٕے غَلَط گٔمٕژ کُنہِ ساتہٕ چھُ سُہ وَنان مےٚ آو نہٕ فونٕے ٹایمَس پیٹھ کُنہِ ساتہٕ چھُ سُہ وَنان تۄہہِ وۄنو ییٚمہِ ساتہٕ ہوتَن یِیِو یوتَن یِیِو تٔمِس کیاہ مَسلہٕ چھُ سَر تُہۍ ؤنۍ تَو یہِ اَگَر یی چھُ نہَ کَرُن تۄہہِ اَسہِ یِتھ پٲٹھۍ چھُ نہَ دۄنٛکھہٕ گَژھان بٔلۍ اَسہِ تہٕ بہتَر چھُ تیٚلہِ تیٚلہِ ٲسۍ زیٚو نہٕ تُہۍ رَٹنی تُہۍ ٲسۍ زیٚو نہٕ آڈرٕے رَٹان کٲنٛسہِ ہُنٛد خاص کَر سون ییٚمہِ ساتہٕ تہِ اَسہِ تۄہہِ سۭتۍ کٔر کٲم کانٛہہ اَسہِ اوس پرٛٮ۪تھ ساتہٕ دۄنٛکھہٕ لَگان تہٕ آز چھُنہٕ سُہ ڈرایورٕے کُنہِ نوٚن پَیی چھَنہٕ کوٚت چھُ سُہ ووتمُت فون چھِ أسۍ تٔمِس کَران نہَ چھُ سُہ فون تُلان نہَ چھُ سُہ کانٛہہ رِپلاے کَران تہٕ نہَ چھُ تٔمِس احساسٕے وۄنۍ کرٕہا اورے فون کُنہِ ساتہٕ چھِ آسان یِتہِ پرابلِم ہوسَکتا ہے تٔمِس آسہِ نہٕ رِچارجٕے بیٚیہِ سِنٛدی پیٚٹھ کَرِہا فون کینٛہہ وَنہِ ہا توتہِ مےٚ گوٚو لیٹ یا کانٛہہ پرابلِم گٔے وَتہِ تہٕ تٔمۍ سٕنٛدِ طَرفہٕ آے نہٕ کٕہٕنۍ تہِ کانٛہہ جَوابٕے لَگ بَگ اوس تٔمِس واتُن تَنہٕ تہِ گوٚو وٕنہِ اوٚڈ گَنٹہٕ گوٚو تٔمِس اوس واتُن لَگ بَگ ٲٹھی بَجہِ یوٚتَن وٕنہِ چھُنہٕ سُہ کُنہِ نوٚنُے تہٕ لَگ بَگ بَجے ساڈٕ ٲٹھ اوٚڈ گَنٹہٕ گوٚو تٔمِس تہِ یِتُے یِتُے ٹایِم لَگہِ ہا اَسہِ اَگَر أسۍ بَدَل کُنہِ کانٛہہ گٲڈۍ آسہِ ہا امہِ کھۄتہٕ بُک کٔرمٕژ بَدَل کٕہٕنۍ اَسہِ لَگہِ ہا یِتُے ٹایِم اَگَر أسۍ تَتھ مَنٛز گَژھٕ ہَو سُہولیت موٗجوٗب دوٚپ اَسہِ اَسہِ چھُ پیشَنٛٹ اکھ أمہِ سٕنٛز گَژھِ ہا اَسہِ پرابلِم اَدَر وَیز گَژھٕ ہو أسۍ ہوٚتھ ہوٚتھ عام گاڈِ مَنٛز تہِ اَسہِ چھِ ییٚکیاہ ییٚتٮ۪ن گَر نِشی بَنان گٲڈۍ أسۍ ہیٚکہو اَتھ مَنٛز تہِ گٔژھِتھ مَگَر اَسہِ دوٚپ ییٚمِس گَژھنہٕ پرابلِم گَژھٕنۍ اَسہِ چھُ پیشَنٛٹ أمِس چھُ بِچٲرِس کَمرَس دود اَسہِ دوٚپ یِہے نِمہٕ ہون ڈاکٹرس نِش اَپٲری تہٕ تمہِ موٗجوٗب کَرِہا اَسہِ سُہ اِنسان چھُ پَننہِ سہوٗلِیَت خٲطرٕ کَرَن مَگَر تۄہہِ چھو نہٕ احساسٕے کانٛہہ تہِ تُہۍ ؤنِو سانہِ طَرفہٕ چھَ زانٛہہ کانٛہہ پرابلِم گٔمٕژ پونٛسَن ہٕنٛز چھےٚ گَژھان زانٛہہ پرابلِم پیمینٹ چھِ نہَ أسۍ کَران یا بیٚیہِ سانہِ طَرفہٕ چھےٚ زانٛہہ دۄنٛکھہٕ گَژھان تُہۍ اَگَر وَنان چھو ٲٹھِ بَجے واتہِ یوٚتَن کیب ٲٹھِ بَجے واتہِ گٲڈۍ أسۍ چھِ آسان دَہہِ مِنٹہِ کَمٕے ٲٹھِ تَیار روٗدۍ مٕتۍ دوٗنے ٲٹھِ اَسہِ چھِ آسان بامبَر تۄہہِ گَژھو نہٕ سانہِ سۭتۍ دۄنٛکھٕ گَژھُن مَگَر تُہۍ تہِ ٲسۍ زیٚو کَم اَز کَم سونٛچان تہٕ بیٚیِس تہِ مہَ گَژھِ دۄنٛکھہٕ تہٕ وۄنۍ اَگَر تُہۍ کٔرِو فون مہربٲنی کٔرِتھ تِمَن کٔرِو کال دٔپہِ ہُکھ تُہۍ کَتیٚن چھِو اَگَر وۄنۍ توٚہی ؤنۍ ہُکھ نہَ دٔپہِ ہُکھ یہِ تۄہہِ کیاہ مَسلہٕ چھو تہٕ یا بیٚیہِ کانٛہہ ڈرایورٕے چھُ اَگَر مہربٲنی کٔرِتھ ہیٚکہِ سُہ پانژَن دَہَن مِنٹَن مَنٛز یوٚتَن وٲتِتھ بیٚیہِ تیٚلہِ پیارو أسۍ یِمَن دَہَن مِنٹَن مَگَر أسۍ چھِ واریاہ زیادٕ مَطلَب اَسہِ چھُ واریاہ شَرارَتھ اکیاہ یہِ پیشَنٛٹ بِچور سَفَر گَژھان یِتھ پٲٹھۍ ییٚتنَس سَڑکہِ پیٹھ بِہِتھ چَلو کٔرِو تُہۍ تٔمِس سۭتۍ کَتھ تہٕ اَسہِ ؤنۍ زیٚو پَتہٕ کیاہ آسو کَرُن تۄہہِ شُکریہ